ہیٚلو السَلام علیکُم ٹھیٖک چھو حظ اصٕل پٲٹھۍ اہن حظ تُہۍ چھِو حظ ٹھیٖک تُہۍ چھِو حظ تسلی تُہۍ چھِو حظ تسلیٖما میڈَم بہٕ حظ چھَس بہٕ حظ چھَس رُقیہ حظ چھُ مےٚ ناو بہٕ حظ چھَس روزان بَنڈپورٕ حظ بہٕ حظ چھَس بَنڈپورٕ روزان اہن حظ اَسہِ حظ ترایے اوترٕ اپلے حظ اتہ جاب خٲطرٕ حظ آ اہن حظ أکہِ حظ اوترٕ آیَس بہٕ بَٹوار بیٚیہِ اوس مےٚ بوے حظ تمہ دۄہ سۭتۍ حظ پَتہٕ حظ آیس بہٕ اوس بَٹوار دۄہ پَتہ حظ پیٚیے مےٚ واریاہ پیارُن یُس اوترٕ اوترٕ آیَس بہٕ بَٹوار پَتہٕ پیٚیے مےٚ نیٚبرٕ پیارُن واریاہَس ٹایمَس پَتہٕ حظ ییٚلہِ حظ أسۍ اندر ژاے پَتہٕ دوٚپوٕ تۄہہِ یہِ اَسہِ چھُ ونکیٚس لَنچ کَرُن تمہ پَتہٕ یِیِو یہِ أسۍ کھیٚمو بَتہٕ تمہِ پَتہٕ یِیِو تُہۍ اورٕ تکیاز اوترٕ حظ تمہ دۄہ اوس مےٚ بوے سۭتۍ حظ اہن حظ اوترٕ حظ اہن حظ ٹھیٖک اَسہِ حظ اوس اَسہِ حظ چھ ایٚپ ایٚپلاے ترومت اہن حظ آ اَسہِ حظ چھ کوٚرمُت امہ برونٛہہ دۄن کمپنِیَن مَنٛز حظ اہن حظ سُہ حظ اوس مےٚ دوٗر حظ گَژھان مےٚ حظ اوس گَژھان سُہ مےٚ حظ اوس واریاہ دوٗر گَژھان سُہ تور گَژھُن تمہ موٗجوب حظ بہٕ حظ چھَس دَپان مےٚ گَژھِ نزدیٖکھے یوٚتَس یُس تُہٕنٛز یہِ کمپٔنی چھِ مےٚ بوزیٚو امیُک واریاہ یہِ چھ واریاہ اصٕل فٲیِدٕمند بیٚیہِ حظ گٔژھس بہٕ یہِ جلدی حظ یِن گَرٕ توے حظ اۭں مےٚ حظ اوس لیٹ گَژھان تَتہِ اد حظ ٹھیٖک حظ چھُ یہِ وَنتہٕ مےٚ یہِ بہٕ کر حظ نیرٕ تہٕ کٔژِ بجہِ یمہ اچھا ٹھیٖک ژِندروار کاہ بجے حظ أسۍ حظ آے اوترٕ اوترٕ تہٕ مگر پَتہٕ حظ پیٚو اَسہِ واریاہ پیارُن تَتہ حظ ترووکھے نہٕ تتہِ حظ چھِ نہٕ پَتہ درواز یلہٕ گَژھان پَتہٕ تمہ دۄہ ٲسۍ بیٚیہِ واریاہ زیادٕ تۭر پٮ۪ٹھٕ یہِ آز آسان وٕنَل اہن حظ تُہۍ ؤنِو حظ تہٕ تیٚلہِ چھ حظ کَنفرم یِمہ حظ بہٕ تمہ دۄہ تۄہہِ ژٕندروار ادٕ حظ ٹھیٖک حظ چھُ ادٕ حظ السلام علیکُم